واریاہ قٕسمٕکۍ مَسالہٕ چھُس بہٕ ریڈی تھاوان ییٚلہِ مےٚ رَنُن چھُ آسان کینٛہہ چیٖز نوٗن مرژٕوانٛگن لیدٕر دالچیٖن بٕڈٕ ٲل رۄنٛگ زیُر اۭں دانہِ وَل اَمہِ مٔزیٖد چھِ آسان مےٚ گَنٛڈٕ تھوٚمُت یُس بہٕ نِکراوان چھُس أتھی نیُک نیُک چھُس کَران بہٕ تَتھ بیٚیہِ چھِ آسان سَبٕز دانہِ وَل پٔدنہٕ رَژھِ ہنا أڈ تہِ أنۍ مٕژ